وعلیکُم السلام السلامُ علیکُم اَہَن حظ اصٕل پٲٹھۍ تُہۍ چھُو ٹھیٖک ٹھیٖک ٹھیٖک آوُم پرٛزناونہٕ

کیٚنہہ چھُنہٕ کیٚنہہ چھُنہٕ بہٕ کَرٕ پانَے سورٕے ٹھیٖک بار بار دُبار کیٚنہہ چھُنہٕ

اۭں کیٚنہہ چھُنہٕ کیٚنہہ چھُنہٕ بار دُبار گژھِ نہٕ شِکایَت یِنۍ کِہیٖنۍ پرٛاپرلی گژھِ یِتھَے کَنۍ سورٕے یہِ تۄہہِ ووٚنُو تِتھَے اۭں کیٚنہہ چھُنہٕ کیٚنہہ چھُنہٕ کیٚنہہ چھُنہٕ کیٚنہہ چھُنہٕ کیٚنہہ ٹھیٖک چھُ ٹھیٖک چھُ